بہٕ ہسا چھُس شُپیَن بہٕ ہسا چھُس شُپیَن پٮ۪ٹھ مےٚ اوس گژھُن شُپیَن پٮ۪ٹھ شہر راتھ مےٚ کَرے اَکھ کیب بُک مےٚ کَرے اَردٔہمہِ کیب بُک وُہمہِ اوس مےٚ شہر گژھُن مگر مےٚ پیہِ مےٚ پیہِ ہُہ کُنوُہمہِ پے مےٚ پیٚو مےٚ بَچہِ بٮ۪مار مےٚ گٔیے گَرِچ گَرِچ حالات گٔیے واریاہ خراب اِسلیے بہٕ چھُس اَتھٕ یُس اَتھ کیب ڈٕ ڈرٛایوَر چھِ بہٕ چھُس یِمَن ہُہ مےٚ ٲسۍ یِمَن پنٛژاہ پٔرسَنٛٹ ہُہ پیمَنٛٹ کٔرمٕژ مےٚ ٲسۍ یِمَن ہُہ مےٚ ہسا پۄنٛسہٕ دِتۍ مٕتۍ سَتھ ہَتھ ٲسی مےٚ یِمَن دِتۍ مٕتۍ ژۄدہَے شیٚتھ ہُہ پَنٛژہ پٔرسَنٛٹ ٲسۍ مےٚ یِمو دِتۍ مٕتۍ سَتھ ہَتھ سَتھ ہَتھ ٲسۍ مےٚ یِمَن دِتۍ مٕتۍ بہٕ چھُس یِمَن گُزٲرِش کَران کہ بہٕ یُس یُس یی یِہِنٛدِ زُ زِٹھِس کَران گُزٲرِش کہ مےٚ دِیِنۍ مےٚ دِیِنۍ ہسا یِم واپَس مےٚ اوس مےٚ ٲس مےٚ اوس مےٚ اوس گژھُن شہر مگر مےٚ پے مےٚ مےٚ پیوٚ بَچہِ بٮ۪مار مےٚ گٔیے واریاہ حالات گَرِ خراب مےٚ کٔرِنۍ سا یِم أزۍ رِفَنٛڈ میٲنِس بیںٛک اَکاوُنٛٹَس یا میٲنِس یوٗ پی آیۍ آیۍ ڈی میون میٲنۍ یوٗ پی آیۍ آیۍ ڈی چھِ سَتھ ٲٹھ صِفَر صِفَر شیٚے ٲٹھ نَو ایٹ دَ ریٹ آف وَے اے اٮ۪ل بہٕ چھُس دَپان وۄنۍ یِم گٔژھن مےٚ یِم رِفَنٛڈ کَرٕنۍ پۄنٛسہٕ مےٚ چھُ بَچہِ بٮ۪مار مےٚ چھِ سُہ مےٚ چھِ سُہ ہُہ یور ہَسپتال واتناوُن مےٚ مےٚ کٔرِنۍ سا یِم رِفںٛڈ أزۍ واپَس تہٕ بہٕ ہٮ۪کَن پںٛنہِ پںٛنِس بَچہِ سٕنٛز جان بَچٲیِتھ